ٲں چوٗنٛکہِ ٲں واریاہ ٲں واریاہ کیٚنٛہہ ایپٕس چھِ آزکَل تِم مطلب آنلاین آرڈَر یِمُو تھرٛوٗ أسۍ ہیٚکان چھِ کٔرِتھ کانٛہہ تہِ چیٖز یا فار ایٚگزامپٕل کٔرِتھ اگر أسۍ کانٛہہ ایٚلیٚکٹرٛانِک ڈِوایِس چھِ یا ایٚلیکٹرٛانِک ڈِوایِس لایِک ٲں کَمپیوٗٹَر چھِ موبایِل سیٚل فونٕز چھِ یِم چھِ ہیٚکان أسۍ آرڈَر کٔرِتھ یا موبایِل ڈِسپٕلیے چھِ یِم چھِ ہیٚکان أسۍ آرڈَر کٔرِتھ ہیٚڈ فوٗن وغیرہ چھِ ہیٚکان آرڈَر کٔرِتھ یا اَمہِ نیٚبَر چھِ أسۍ پَلو وغیرہ تہِ چھِ ہیٚکان آرڈَر کٔرِتھ یا أسۍ چھِ ہیٚکان فوڈ تہِ چھِ آزکَل آرڈَر گژھان ڈور ڈور سِٹیٚپ چھِ تِم ڈیٚلِوَر اسہِ گژھان تہٕ واریاہ کیٚنٛہہ ایپ چھِ تِم ٲں یِمو پٮ۪ٹھ أسۍ کانٛہہ مطلب کانٛہہ چیٖز أسۍ ٲں آرڈَر کٔرِتھ پَتہٕ ہیٚکان چھِ أسۍ ڈِلے مطلب تِم تَتہِ چھِ أسۍ ہیٚکان مطلب تِم چھِ ڈِسکاوُنٛٹ تہِ دِوان اسہِ کانٛہہ آیٹَم ییٚلہِ أسۍ کانٛہہ آرڈَر کَران چھِ تہٕ تَتھ ٲں سُہ سُہ ٲں آرڈر ٲں سُہ سُہ چیٖز آرڈَر کَرنہٕ خٲطرٕ چھِ اسہِ پَتہٕ تِم ڈِسکاوُنٛٹ تہِ تورٕ دِوان تہٕ سُہ ڈِسکاوُنٛٹ چھِ أسۍ ہیٚکان پَتہٕ ہیٚکو أسۍ پَتہٕ کتھ مَنٛز ٲں یَتھ ٲں فوڈ آرڈَر کَرنَس منٛز چھا ٹھیٖک یِم اسہِ تور اسہِ تِم ڈِسکاوُنٛٹ میلان چھِ سُہ ڈِسکاوُنٛٹ ہیٚکہوٗن پَتہٕ أسۍ یوٗز کٔرِتھ فوڈ آرڈَر کَرنہٕ خٲطرٕ یعنی کہِ أسۍ چھِ ہیٚکان زٕ چیٖز یِمو سۭتۍ کرنہٕ خٲطرٕ یعنی کہِ اَکھ چھ أسۍ ہیٚکان سُہ مطلب یُس چیٖز اسہِ آرڈَر آسہِ کوٚرمُت سُہ تہِ ہیٚکو أسۍ آرڈَر کٔرِتھ تہٕ بیٚیہِ یُس تمہِ چیٖز پٮ۪ٹھ یُس ڈِسکاوُنٛٹ اسہِ میلان چھِ تمہِ ڈِسکاوُنٛٹہٕ پٮ۪ٹھ ہیٚکو أسۍ پانَس خٲطرٕ فوڈٕس تہِ آرڈَر کٔرِتھ تہٕ اَتھ خٲطرٕ چھِ واریاہ کیٚنٛہہ ایپ اَتھ خٲطرٕ فار ایٚگزامپٕل ایٚمیزان چھِ اَمہِ خٲطرٕ فِلِپ کارٹ چھُ یا اَمہِ نیٚبَر چھِ میٖشو وغیرہ چھُ اَتھ خٲطرٕ ساروٕے کھۄتہٕ بیٚسٹ یُس چھُ ایٚمیزان ایٚمزانَس پٮ۪ٹھ چھِ أسۍ کانٛہہ چیٖز ہیٚکان ٲں چیٖز ہیٚکان کانٛہہ آرڈَر کٔرِتھ تہٕ تَتہِ تَتہِ چھِ تِم مطلب واریاہ ٲں بہتریٖن سان چھِ تِم واریاہ اصٕل ڈِسکاوُنٛٹ چھِ تِم چیٖزَس پٮ۪ٹھ تہِ دِوان تہٕ تَتہِ ہیٚکو أسۍ یہِ تَتہِ ہیٚکو أسۍ یہِ کیاہ کٔرِتھ تَتہِ ہیٚکو أسۍ یِم آرڈَر واڈر وغیرہ کٔرِتھ فوڈٕس وغیرہ ہیٚکو أسۍ تَتہِ آرڈَر کٔرِتھ